سٲنِس ایریاہَس منٛز ییٚلہِ کانٛہہ مۄکلاوان چھُ تعلیٖم حٲصِل کٔرِتھ یا پَنٕنۍ ایجوٗکیشَن چھُ مۄکلاوان حٲصِل کٔرِتھ یا چھُ سُہ پَتہٕ جاب کران نوکری کران یا چھُ زیادٕ تَر أسۍ وُچھان فیملی بِزِنِس پَنُن سَمبالان ییٚتہِ سٲنِس ایریاہَس منٛز چھِ زیادٕ تَر بہٕ وُچھان لوٗکھ چھِ یِم سٔٹوٗڈَنٛٹٔس چھِ یِمو پَنٕنۍ تعلیٖم چھِ مۄکلٲومٕژ حٲصِل کٔرِتھ تٔمۍ چھِ زیادٕ پَنٕنِس مٲلۍ سٕنٛدِس کاربارَس برٛونٛہہ کُن پَکناوان زیادٕ چھُ زٔمیٖن دٲری کُن بَڈان تِکیٛازِ أسۍ چھِ وُچھان گورمینٹہٕ تَنہٕ چھُنہٕ زیادٕ جاب آفر پرٛوایِڈ کران کیٚنٛہہ ییٚمہِ سۭتۍ سون اکھ بَچہِ یٔمۍ سٲرٕے کیٚنٛہہ تعلیٖم مۄکلاومٕژ چھُ آسان حٲصِل کٔرِتھ چاہے تٔمۍ ماسٹٲرٕس چھُ کوٚرمُت یا پی ایچ ڈی ڈگری چھُ آسان کٔرمٕژ تٔمۍ تٔمۍ پَتَن چھُنہٕ تٔمِس جاب میلان کِہیٖنٛۍ تہٕ سۄ چھےٚ کران پَتہٕ پپرٛیفر پَنُن یُس فرٛوٗٹ بِزنِس آسہِ یا زٔمیٖن دٲری باقٕے بِزنِس آسہِ یا پَنُن کانٛہہ شاپ آسہِ دُکان آسہِ سُہ چھُ سُہ پرٛیٚفر کران تہٕ یا اکھ بَچہٕ چھُ اَسہِ پَران ییٚتہِ ہایَر ایٚجوٗکیشَن چھُ کران تیٚمہِ پَتہ چھُ سُہ یَژھان سُہ واریاہ کوٗشِش کران مےٚ گژھِ گژھٕنۍ کُنہِ منٛز سِلیکشَن مےٚ گژھِ کانٛہہ جاب یِنۍ تَمہِ خٲطر چھُ واریاہ سُہ پَران کَنٹِنیو آسان ہَمیشہٕ پَران مَگر اَگر نہٕ سُہ پَتہٕ لاگان چھُ أسۍ چھُ شاید چھُ ہَتہٕ منٛز باہ پرٛسَنٹ چھُ لگان کران جاب تہٕ باقٕے چھُ گژھان أڈۍ پرٛایویٹ سیکٹَرَس کُن جاب کرنہِ تہٕ أڈۍ چھِ گژھان پَتہٕ پَنُن بِزنِس فیملی ہُنٛد آسان چھُ زیادٕ تَر چھُ ییٚتہِ ٹوٗرِزٕم سٲلرَن ہُنٛد بِزنِس زیادٕ چلان تہٕ لوٗکھ چھِ کران تی پرٛیٚفر تَتھ منٛز چھُ تِمَن پَنُن گُزارٕ فیملی ہُنٛد گژھان تہٕ بیٚیہِ چھُ پَنٕنِس پَنٕنِس ایٚریاہَس منٛز روزان أڈۍ شُرۍ چھِ کران کٲم ییٚلہِ تِمَن ہٕنٛز ایٚجوٗکیشَن چھِ کَمپٔلیٖٹ گژھان تِم چھِ پرٛیٚفر کران نیٚبر گژھُن یِتھٕ کٔنۍ دُبٮٔی ٲسِنۍ یا باقٕے دیش چھُ باقٕے کَنٹرٛیٖز چھُ تور گژھان پَنُن روزگار ژَھانٛڈنہِ تہٕ پَنٕنۍ سکوٗلِنٛگ سٲرٕے ایٚجوٗکیشَن کَمپٔلیٖٹ کٔرِتھ تَتہِ اکھ گُزارٕ کران تہٕ بیٚیہِ پَنٕنہِ فیملی ہُنٛد دیٛان تھاوان تَتہِ پیٚٹھ یوٚت تِم کوانٹیکٹ کران تہٕ باقٕے ضروٗریات پَنٕنہِ فیملی ہٕنٛز پوٗرٕ کران چھُ گورمینٛٹُک جاب یَتھ منٛز یُس وۅنۍ لگان چھُ تٔمِس چھُ پیٚوان واریاہ زیادٕ محنت کَرٕنۍ کَمپِٹِشن چھُ واریاہ زیادٕ گورمینٹ فیسَلٹی چھُ واریاہ کَم اَمہِ سۭتۍ چھُ اکھ شُر چھُ واریاہ پَریشان گژھان تِکیٛازِ جاب چھُ آسان کَم لِمِٹِڈ جاب چھِ آسان اَگر أسۍ پرٛایویٹ جاب تہِ وُچھو تَتہِ چھُنہٕ آسان ییٚتہِ زیٛادٕ کِہیٖنٛۍ پرٛایویٹ جابَن منٛز چھُ بیٚیہِ کَم تَنخواہ دِوان باقین تَوے چھِ زیادٕ لوٗکھ گورمینٹ پرٛیفر کران اکھ سِکیٛوٗر اکھ سیف زونَس منٛز روزُن تہٕ اکھ اَصٕل کیریَر پَنُن یُس اینوَل چھُ آسان سُہ بَناوُن بہتر تَمہِ پَتہٕ چھِ لوٗکھ خانٛدر پرٛیٚفر کران تہٕ کافی حَدَس پٮ۪ٹھ چھُ سکوٗلِنٛگ پَتہٕ لوٗکھ کران پَنٕنہِ فیملی ہُنٛد بِزِنِس جاب چھُ میلان تہٕ اَتھ دوران چھُ پَتہٕ یہِ بِزنِس یہِ بَڈاوان تہٕ بیٚیہِ چھُ سُہ برٛونٛہہ کُن پَکان تہٕ ییٚتہِ چھُنہٕ زیادٕ تیٛوٗتاہ بِزنِس تہِ نہٕ چلان کِہیٖنٛۍ یوٗتاہ چَلُن گژھِ اَگر بحرحال پَنُن گُزارٕ چھُ تٔمِس گژھان اَگر کَمٕے تہِ چھُ گژھان مَگر گژھان چھُ زیادٕ گرٛوتھ تہِ چھُنہٕ ییٚتہِ گژھان ییٚتہِ کیٚنٛہہ سٲنِس ایریاہَس منٛز چھُ بیٚیہِ ییٚتہِ چھُ زیادٕ اَگر أسۍ وُچھو سٲلرَن ہُنٛد چھُ آسان یُن گژھُن یہِ چھُ کٔشیٖر اکھ واریاہ خوٗبصوٗرت جاے ییٚتہِ نیٚبرِم لوٗکھ اَکثر یِوان گژھان چھِ یور تہٕ ییٚتیُک روزگار چھُ زیادٕ یہِ یِمن سٲلرَن ہُنٛد گایِڈ کَرُن یِمَن یِمَن سۭتۍ چھُ بَنان ییٚتہِ زیٛادٕ روزگار بیٚیہِ چھُنہٕ ییٚتہِ زیادٕ فیکٹریٖز چھُنہٕ ییٚتہِ اَصٕل پٲٹھۍ ییٚمہِ سۭتۍ جابٔز بَنان یا باقٕے چیٖز بَنان شُرۍ چھِ کران پرٛیٚفر کہِ اَسہِ بَنہِ ہے کانٛہہ جاب مَگر تِمَن چھُنہٕ زیادٕ پَہم جاب بَنان کِہیٖنٛۍ زیادٕ پَہم چھِ تِم پرٛیٚفر کران یہِ زِ اَسہِ بَنہِ ہے کانٛہہ گورمینٹہٕ جاب تہٕ مَگر ییٚلہِ واریاہ بٔرِتھ واریاہ تعلیٖم حٲصِل کٔرِتھ چھُ نہٕ تِمن بَنان کِہیٖنٛۍ تَمہِ پَتہٕ چھِ تِم پرٛیٚفر کران بِزنِس مجبوٗر گٔژِتھ فیملی بِزنِس تِکیٛازِ ییٚلہِ نہٕ پَتہٕ کٕہٕنٛے اَنٛد چھُ روزان پَتہٕ چھُ پیٚوان فیملی بِزنِس بَناوُن فیملی بِزِنِس بَنٲوِتھ چھُ آسان فِکِر کہِ وۅنۍ چھُ خانٛدر کَرُن تَمہِ پَتہٕ چھُ گژھان سٲرٕے چیٖز چاہے مَکان چھُ کٲنٛسہِ بَناوُن یا باقٕے چیٖز چھُ آسان تعلیٖم حٲصِل کَرٕنۍ چھُ اکھ اَصٕل چیٖز تہٕ ییٚتہِ تہِ چھِ وُچھ حظ سانیٚن بَچہٕ تہِ چھِ پَکان برٛونٛہہ کُن تِم تہِ چھِ تعلیٖم حٲصِل کران تہٕ برٛونٛہہ کُن پَکان تہٕ مَگر واریاہ کیٚنٛہہ غریٖب بَچہٕ چھِ یِم میٹرِک پاس کٔرِتھ یا ٹُویلتھ پاس کٔرِتھ پَنُن ایٚجوٗکیشَن چھِنہٕ ہیٚکان برٛونٛہہ کُن حٲصِل کٔرِتھ کِہیٖنٛۍ تہٕ تِمَن خٲطٔر گژھِ ہیٚلٔپ کَرُن تہٕ تَتھ خٲطرٕ گژھِ گورمینٹہٕ تہِ برٛونٛہہ کُن یُن سِکیٖم پرٛوایِڈ کَرُن سِکیٖم ژَھانٛڈُن ییٚمہِ سۭتۍ أسۍ تِم تہِ بہتر بَنہِ تہٕ بیٚیہِ باقٕے چیٖز تہِ وُچھِنۍ کیٛاہ پَزِ اَسہِ کَرُن تہٕ کیٛاہ نہَ أکِس فیملی بِزنِسس منٛز پَزِ اَسہِ وَسُن یا پھر اَسہِ پَزِہے اکھ گورمینٛٹ جاب اَصٕل پٲٹھۍ ژَھانٛڈٕنۍ تہِ پَزِ اَسہِ وُچھُن